وَنُن چھُم یِتھ کنِیٚتھ زِ اَسہِ اوس اَکھ بوٗٹھ کوٚرمُت ییٚمہِ سایٹہِ پٮ۪ٹھ آرڈر تہٕ تقریٖبن گوٚو آز مےٚ تتھ دۄڈ رٮ۪تھ یوٗز کران مطلب استعمالس منٛز چھُ مےٚ سُہ تہٕ مےٚ باسیٚو سُہ واریاہ زیادٕ اصٕل بوٗٹھ مطلب یُس دورنس منٛز تہِ ٲس مےٚ مدد کران تہٕ تَمہِ باوٚوجوٗد اگر مےٚ وارٕ وارٕ آسہِ ہے پکُن تَمہِ خٲطرٕ تہِ بہٕ ٲسٕس کولیج گژھان بہٕ ٲسٕس پننٮ۪ن باغن منٛز گژھان تہٕ مےٚ اوس نِہ کِہیٖنۍ تہِ مُشکل پٮ۪وان تمہِ سۭتۍ تمہِ سۭتۍ ٲس نہٕ سلِپ تہِ نٕے گژھان تہٕ پتھر تہِ ٲسۍ نہٕ پیوان کِہیٖنۍ سُہ اوس واریاہ زیادٕ اصل بوٗٹھ تہٕ اگر تمِچ أسۍ قۭمتٕچ کتھ کرو تہٕ قۭمتھ تہِ ٲس تتھ واریاہ اصٕل ییٚمہِ حساب سُہ مےٚ اوٚنمُت چھُ تمہِ حساب چھُ سُہ واریاہ زیادٕ اصل قۭمتھ ٲس تتھ واریاہ زیادٕ جنوین تہٕ افوڈیبٕل اوس سُہ تہٕ بیاکھ اکھ کتھ چھس بہٕ یژھان وَنٕنۍ سُہ بوٗٹھ چھُ واریاہ اَصٕل تہٕ تمیُک یُس رنگ چھُ سُہ تہِ چھُ واریاہ زیادٕ اصل سُہ چھُنہٕ سُہ یِتھ کٔنیٚن مےٚ باقٕے بوٗٹھ ییٚمہِ برونٛہہ ٲس أنۍ مٕتۍ تٔمی ٲسۍ زیادٕ تر آسان تِم واریاہ زیادٕ دٔرۍ ییٚمہِ سۭتۍ مےٚ کھۄرن اوس سُہ تکلیٖف واتان تہٕ کینٛژھو بوٗٹو سۭتۍ اوس مےٚ یہِ گژھان کہِ مےٚ ٲسۍ تِم بستہٕ ہِش یِوان کھۄرن کھَسان لیکن اگر نہٕ بہٕ اَتھ یُس مےٚ یہِ بوٗٹھ وۄنۍ وٕنکٮ۪ن چھُ اوٚنمُت اگر نہٕ بہٕ اَتھ موزٕ تہِ لگاوَن سۭتۍ کِہیٖنۍ مےٚ چھنہِ اَمہِ سۭتۍ کہیٖنۍ تہِ مثلہٕ پیٚوان یہِ چھِ واریاہ زیادٕ سافٹ یتھ أسۍ وَنو واریاہ زیادٕ نرم چھُ یہِ تہٕ بیٚیہِ یُس اَتھ اَمیُک سول یُس چھُ سُہ تہِ چھُنہٕ زیادٕ ہاڈ کِہیٖنۍ بِلکُل سخت چھُنہٕ سُہ کِہیٖنۍ واریاہ نرم چھُ سُہ